کٔشیٖرِ مَنٛز ٹیٛورِزمٕچۍ سیٲسی کیٚنٛہہ جایہِ یِم وُچھنہِ لایق چھِ ییٚتہِ مُختَلِف قٕسمَن ہنٛزٕ گیمہٕ یِوان چھ گِنٛدنہٕ مِثال کے طور پَر ڈَل لیکَس مَنٛز ییٚمہِ ساتہٕ سٲنۍ ییٚمہِ ساتہٕ سٲنۍ ٹیٛوٗرٕزم بھٲے گَژھَن تہٕ تِم چھِ تَتہِ ضروٗری شِکارا رایڈ کَران شِکارا رایڈِ سۭتۍ چھِ تِم پَنُن مَزٕ تُلان تہٕ لطف اندوز چھِ گَژھان تہٕ سٲنۍ شکارا رایڈ شکارا بھٲے تہِ چھِ یِم شکارا چلاوان چھِ ناوٕ یمن أسۍ ونان چھِ کٲشریٚن الفاظَن مَنٛز نایہِ سَوٲرۍ کٔرِتھ چھِ تِم ڈَلہٕ دنٛڈٕ پٮ۪ٹھ اندَر یتھ چار چِناری وَنان چھِ یُس مَنٛزَس أکِس مَنٛزَس تتھ ڈَلَس چھُ یتھ ژورَن کوٗنن پٮ۪ٹھ ژور بونہِ چھِ تور گٔژھِتھ پَنٕنۍ نایہِ سَوٲرۍ چیٚتھ چھِ واپَس یِوان ڈَلہٕ دٔنٛدِس چھِ ہیٚکو دۄیہِ سایڈِ گٔژھِتھ یا اگر اگرچہِ تِم ڈَلگیٹ کِنۍ گَژھَن شہرِ سرینَگرٕ لال چوک پٮ۪ٹھ ترٛےٚ ترٛےٚ کلو میٖٹر دوٗر گٔژھِتھ ڈَلَس پٮ۪ٹھ گَژھَن تتہِ پٮ۪ٹھ چار چِناری کُن چھ تِمَن زٕ ژور ہتھ رۄپیہِ ہیٚوان تہٕ نایہِ سَوٲرۍ چھِکھ چیٛاوان یِتھٔے پٲٹھۍ اگر درگاہِ شریٖفَس کُن گٔژھِتھ درگاہِ شریٖف پٮ۪ٹھ نایہِ سَوٲرۍ چیٚن تہٕ تتہِ پٮ۪ٹھ تہِ ہیٚکَن وٲتِتھ ٲں چار چناری یہِ یُس نَزدیٖک چھُ تتھ چھِ پیٚوان کِرایہِ کمٕے پَہمَتھ سُہ چھُ ہوٚمہِ نِش واریاہ نَزدیٖک یہِ ووٚن مےٚ کتھ شِکارا رایڈ یتھ أسۍ وَنان چھِ نایہِ سَوٲرۍ چیٚنۍ دوٚیِم چیٖز یُس أسۍ ونو گنڈولا سَوٲرۍ گَنڈولا سَوٲرۍ چھِ أسۍ ہیٚکان گُلمَرگہِ ہنٛدِس یۄس پوٗرٕ دُنیاہَس مَنٛز مَشہور چھِ گُلمَرگہ پٮ۪ٹھ گٔژھِتھ اَفَروَٹھ تانۍ یُس گنڈولا کھَسان چھُ تتھ مَنٛز چھِ گنڈولا سَوٲرۍ چیٚتھ سٲنۍ ٹیٛوٗرِزٕم بھٲے گَژھان تہٕ چیٚوان چھِ سَوٲرۍ مختلف قٕسمَن ہنٛز گیمہِ چھِ ییٚتہِ یِوان گِنٛدنہٕ سانہِ کٔشیٖرِ مَنٛز یۄس یہِ چھِ پوٗرٕ دُنیاہَس پَتہ کہِ کٔشیٖر چھِ اَکھ مانا جانا ماننہٕ یِوان پوٗرٕ دُنیاہَس مَنٛز یتھ أسۍ ونان چھِ جَنتِ بے نظیٖر دُنیاہَس مَنٛز اگر کُنہ جایہِ جنت چھُ تہٕ سُہ چھِ ونان یہِ ہَسا چھُ کٔشیٖر مَنٛز تہٕ پٔزۍ پٲٹھۍ چھُ تہِ آز ونٛدٕکیٚن دۄہَن مَنٛز یُس اَتھ یُس وۄنۍ دٔستی شیٖن پیٚیہِ کم کینٛژھاہ شیٖن پیٛو گُلمرگہِ مَنٛز تہٕ مزیٖد تہِ پیٚیہِ تہٕ لَگَن تتہِ شِنہٕ سَوارِ لاگَن چیٚنۍ لوٗکھ یِم سٲنۍ نیٚبرِم ٹیٛوٗرِسٹہٕ بھٲے یِوان چھ تِم چھِ تَتہِ شِنہٕ سَوٲرۍ چیٚوان تہٕ یِتھٔے پٲٹھۍ سۄنہٕ مرگہِ مَنٛز گٔژھِتھ تتہِ تہِ چھِ چیٚوان سَوارِ تہٕ ؤرۍ یس تہِ ٲسۍ چیٚوان یتھ یُس یہِ چھُ گلیشَر موٗجوٗد سُہ چھُ ؤریہِ کِس ؤرۍ یَس آسان موٗجوٗد تہٕ شِنہٕ سَوٲرۍ چیٚتھ چھِ گَژھان سٲنۍ ٹیٛورِزٕم بھٲے ییٚتہِ پٮ۪ٹھ واپَس تہٕ تَمہِ سۭتۍ اَگَرٔے تِم تِمَن چھِ دِوان ییٚتکی کٲشِر بھٲے تَتہِ سَوٲرۍ تِمن درمیان کٲشریٚن سانیٚن یِم تَتہِ مزوٗرۍ کَران چھِ آسان تِمَن درمیان تہٕ ٹیٛوٗرِزمَن درمیان چھُ آسان پانہٕ وٲنۍ اصٕل مِلہٕ ژار بھٲے بَندُت تہٕ تَمہِ سۭتۍ چھُ سٲنِس ٹیٛوٗرِزمَس پوچھَر لَگان